ہیٚلو سلام علیکُم تُہۍ چھِو حظ بورڈَر ترٛاوان اَتھ سۭتۍ ڈیٖل کران اَہن حظ بورڈَر ٹریکٹَر زٕ ژور پانٛژھ حظ چھِ ضروٗرت ریٹ کیٛاہ حظ گَژھِ اَتھ ہے کَم گژھِ نہٕ حظ کِہیٖنٛۍ اَے پٕنٛژٕ شَتھ کٔرۍہوٗس ہے نہَ حظ پٕنٛژٕ شَتھ چھُ ٹھیٖک ٹھیٖک حظ چھُ تیٚلہِ اَٹھووُہ شیٚتھ چھُ تیٚلہِ ڈَن اَدٕ ٹھیٖک حظ تیٚلہِ حظ ترٛٲو ترٛٲوزیٚو صُبحس بورڈَر ٹریکٹَر ژور حظ ٹھیٖک حظ چھُ ٹھیٖک چھُ